ہیلو ہیلو اسلامُ علیکم اچھا ٹھیٖک تُہۍ چھوا ٹھیٖک اصل پٲٹھۍ ٲں بلکُل بلکُل کیاہ چھِو تُہۍ ونان ٲں ووٚن ؤنِو تُہۍ مگر میڈم تٔمس کِتھ کٔنۍ آو چَکَر تٔمس چھنہٕ اِتھ کٔنۍ چَکر وَکر آمُت زَہٕنۍ

ٲں میڈم تۄہہِ نِی وُن سُہ ڈاکٹرس نِش تہٕ ڈاکَٹرن کیاہ ووٚن تٔمس کیازِ آو چَکر نا میڈم تٔمس سُہ صبحٲے اصل پٲٹھۍ برٛیکفاسٹ کوٚرمُت صبحٲے چھُ تٔمۍ اصل پٲٹھۍ کھیٚومُت چومُت چاے واے ٹھوٗل چھِ أسۍ تِمن دوان اصل پٲٹھۍ تُہۍ چھو وَنان مطلب تہِ کیازِ اَسہِ گوٚو واریاہ ٹایمطتیمعظ وٕچھۍ اَسہِ تہٕ تٔمۍ تہِ دوٚپ دوٚپُن کہِ اَسہِ چھِ چلان سکوٗلس منز کینہہ پروگرام تہٕ تم چھو تۄہہِ کٔرۍ مٕتۍ ہیرمِس پوہرَس منز شِفٹ تہٕ تَتٮ۪س چھُ تاپھ پیوان ڈاریکٹ تہٕ تمہِ وجہ سۭتۍ ہوسکتا ہے تٔمِس ما آو چَکر میڈم اگر أسۍ یوٗتاہ فیٖس چھِ دِوان تۄہہِ پَزیو تِمن کٕلاس روٗم کَرُن چینج تۄہہِ چھُو لۄکٕٹۍ بَچہِ خٲلۍ مٕتۍ ژوٗرمِس پوہَرس پیٹھ تہِ ژوٗرِمس پوہَرس پیٹھ چھِ تِمن گَرمہٕ تٕرَٹھ گَرٕمٕچ ژَنجہِ نیران

نہ میڈم نہ میڈم سُہ ما وَنہِ اَپُز

مگر تۄہہِ چھو ٲسۍ مٕتۍ اوٚترٕ آلریڈی تۄہہِ چھو ٲسۍ مٕتۍ اوٚترٕ میڈم تُہۍ بوٗزِو میون تۄہہِ چھو ٲسۍ مٕتۍ اوترٕ سکوٗلس منز پروگرام چلان تتھ منز چھو تُہۍ سَتن دۄہن یِم پیٹھ کَنہِ تھٲے مٕتۍ آز تہِ ٲسۍ تِم تتی تُہۍ چھو مےٚ ونان اَسہِ ووٚں پانہٕ بَچو یِتھ کَنن چھِ دٔلیل تہٕ تَتہِ چھِ ٲسۍ مٕژ تاپہٕ ژنجہِ یوٚتام تِم ییٖتۍ بیمار گٔے تہٕ تُم گٔیے ادٕ لۄکٹِس بَچس یی نہٕ تَتہِ چکرتہٕ اَدٕ کیاہ گَژھِ

چلو چلو چلو چلو تُہۍ وٕنِو مےٚ یِتُے نِچ ٲسا ٹھیٖک ڈاکٹرن کیاہ ووٚن ٹھیٖک چھا تہٕ اَسہِ چھو وٕنکٮ۪نس یُن کِنہِ ووں یی سُہ سکوٗل گاڑِ مَنزٕے واپس چلوٹھیٖک چھُ آیندٕ تھٲے زیو تُہۍ تہِ خیال تہٕ یِژھ حرکَت کٔرۍ زیو نہٕ بیٚیہِ ُوبارٕ کِہینہ نَتہٕ کَرو أسۍ کیس سکوٗلس